ہیٚلو وعلیکُم سلام اسلام علیکُم آ ٹھیٖک آ أسۍ چھِ اِقرا میم تُہۍ کم چھو اچھا اچھا آ أسۍ چھِ این جی او پیٚٹھ اقرا آ اسہ کرے اتہ پروگرام آ اچھا ٹھیٖک اچھا اچھا جۄین چھُوَ کَرُن تۄہہِ تُہۍ کیاہ چھِو آز کران پانہ اچھا گریجویشن چھو کوٚرمُت اچھا تُہۍ چھو گرے آسان ٹھیٖک تۄہہِ کیاہ چھو ایج ایٹیٖن چھےٚ آ ٹھیٖک گوٚو تہٕ تُہۍ یَژھان چھو جۄین کَرُن تہٕ اسہ چھُ نہٕ کانٛہہ اعتراض آ تۄہہِ گَژھوٕ جۄین اچھا اچھا تۄہہِ چھو نہ ونۍ نیٚٹ ؤرکے یِوان آ ؤنِو اچھا تٔمس کیاہ چھ ناو سُہ کتہ چھ روزان کَتہِ اچھا سُہ چھُ یہ چھُ سُہ کیاہ چھ کران مطلب از آ ہا تٔمس کیاہ چھِ ایج آ تُہۍ کٔرۍ زیٚو مےٚ کال تۄہہِ ونو بہٕ تہٕ تُہۍ دِیو أمس اوٗرۍ ونۍ یمہو أسۍ پانے اوٗرۍ مگر اسہ چھ نہٕ ٹایم کینٛہہ اسہ دیُت آلریٚڑی اتہ اوترٕ اکھ پروگرام تُہۍ کٔرِو مےٚ صُبحَس کال ییٚمہِ ساتہٕ مےٚ ٹایم آسہِ تہٕ بہٕ ونو تۄہہِ تُہۍ کَتیٚن اِیِو تہٕ تمہ حساب کرو أسۍ کتھ تُہۍ حظ کٔرۍ زیٚو مےٚ کال تۄہہِ ونو بہٕ سۄ پنن انفارمیشنہ تہٕ تۄہہِ دِمو بہٕ ایٚڈریٚس ویٚڈریٚس فونسے پیٚٹھ آ توٗرۍ وٲتِو بہٕ سمکھو تۄہہِ تٔتے آ سۄ أنۍ زیون تُہۍ سۭتۍ ٹھیٖک گوٚو وعلیکُم سلام